السلامُ علیکُم وَعلیکُم السلام اِرفان اصٕل پٲٹھۍ اِرفان صٲب تُہۍ چھُو ٹھیک اہن حظ اصٕل پٲٹھۍ أسۍ حظ چھِ اِمتیاز اسہِ اَنیٚے اوترٕ تۄہہِ نِش شٲٹ فِٹِنگ کرناونہٕ خٲطرٕ آ مگر یہِ چھِ واریاہ ٹایِٹ گٔمٕژ اتھ چھنہٕ فِٹِنگ سیٚود گٔمٕژ کِہیٖنۍ آ یہِ چھِ چا چاران واریاہ نا مگر سُہ چھِ مےٚ سُہ شٲٹ چھِ مےٚ برابر گژھان مگر اتھ چھِ بییٚہِ چھُس اہن حظ مگر بہٕ چھُس نا حظ لاگان یہِ چھِ مےٚ اور ٲسۍ میجرمیٚنٹ أنمٕژ شٲٹ سُہ چھِ مےٚ برابر گژھان نہٕ چھِ سُہ ژھوٚٹ گژھان نہٕ چھِ سُہ ٹایٹ گژھان البتہٕ یہِ چھِ مےٚ اوٚترے حظ گوٚو زٕ ترٛےٚ دۄہ گٔے تُہۍ چھو نہ حظ ونان اسہِ چھنہٕ یہِ پانہٕ شیرمٕژ کیٚنٛہہ تۄہہِ چھِو شاید کٔمِس تٲنۍ اتھۍ سُہ چھُ شایِد اَنٹرینڈٕے

سُہ حظ چھِ ٹھیک مگر وۄنۍ مہ حظ تیٚلہِ تیٚلہِ ما حظ گژھہٕ ہا بٕے ویٚوٹھ یتسٕے کالَس وُنہِ گٔے زٕے دۄہ نہ حظ ادٕلہٕ بدلہٕ کَتہِ وُچھو یۄس اسہِ میجرمیٚنٹ حظ أنۍ اور سۄ چھِ ٹھیک یۄس وۄنۍ شیرنٲو تہٕ سۄ چھِ ٹایٹ گژھان بیٚیہِ چھِ ٹھوڑا ژھوٚ ژھوٚٹیمٕژ ییٚلہٕ یہِ ہیٚکہِ حظ بیٚیہِ گٔژِتھ یلہٕ اتھ حظ چھِ ویسے چھِ اتھ جاے چھِ اتھ ویسے مگر یہِ حظ چھِ یہِ ژھوٚٹیمٕژ تہِ ژھوٚٹنٛس کیاہ کٔرِو تُہۍ مےٚ نہ حظ باسان پٮ۪ٹھ حظ چھِ یہِ اوترے نٔوٕے أنمٕژ شٲٹ شوقہٕ سان اَنے تۄہہ ژھنوٕ خرابٕے کٔرِتھ وۄنۍ حظ دی زیٚوس مگر پانَے یِنہٕ وۄنۍ بیٚیہِ تٔمسٕے اتھۍ دِیِو تہٕ ادٕ حظ ٹھیک حظ چھُ مگر وۄنۍ کٔر زِہوس پانَے یِنہٕ وۄنۍ سُے اتھ بیٚیہِ ژھٕنہِ فیل کٔرِتھ چلو حظ ٹھیک حظ ادٕ حظ بیٚہو حظ